یُس مےٚ گۄڈنِیُٚک آرڈَر اوس پَنُن پرٛوڈَکٹ اوس کوٚرمُت آرڈَر سُہ ووت مےٚ بہٕ چھس تَمیُٚک تۄہہِ چھُسو وَنان کہِ سُہ اوس واریاہ زیادٕ اَصٕل آ سُہ اوس واریاہ زیادٕ اَصٕل تم سُہ یُس مےٚ پرٛوڈَکٹ ووت سُہ اوس واریاہ مُفیٖد مےٚ خٲطرٕ آ سُہ گوٚو اَصٕل مُفیٖد مےٚ خٲطرٕ ثٲبِت آ تمہِ سۭتۍ آے والیہ واریاہ سہوٗلیت سُہ پرٛوڈَکٹ اوس واریاہ زیادٕ اَصٕل تَمہِ سۭتۍ گٔے مےٚ واریاہ سہوٗلیت بہٕ چھس یَژھان باقٕیَن وَنُن کہِ تُہۍ تہِ کٔرِو یہِ آرڈَر امی ایپ پٮ۪ٹھ ییٚمہِ ایپ پٮ۪ٹھ میٚیہ چھِ کوٚرمُت آ